وَعلیکُم اَسَلام تُہۍ کَم حظ چھِو مانسبل چھَس رِہانا اَہن حظ أسۍ چھِ گندربل روزان کیٛازِ خیرِیتٕے اوسا

اَہن حظ بہٕ ہٮ۪کو تۄہہِ ؤنِتھ اَمِچ ڈِٹیل تُہۍ ؤنِو مےٚ تۄہہِ کر چھُو ضوٚرَتھ یہِ کہوا وُہمِس پٮ۪ٹھٕ ٹھیٖک أسۍ حظ چھِ بناون شیٹھن رۄپین اکھ کپ تَتھ چھِ آسان باضٲبطہٕ اصٕل کہوا میٹیٖرل ترٛٲیِتھ بیٚیہِ ڈرٛاے فروٗٹ وغیرہ سُہ چھُ آسان بڑٕ ذایقہ دار تہٕ تۄہہِ اگر ضوٚرَتھ چھُو تُہۍ ؤنِو مےٚ ٹھیٖک چھُ أسۍ حظ سون ناو حظ چھُ بڑٕ مشہوٗر ییٚتہِ سرینگرس منٛز اَتھ حظ چھِ أسۍ ترٛاون وارِیاہ ڈرٛاے فرٛوٗٹٕس والنٹٕس کاجوٗ کِشمِش بادام کیشِو نَٹٕس وارِیاہ چیٖز اَہن حظ اِنشاء اللہ آسن ضٔروٗر تیار کیٚنٛہہ نَہ حظ چھُنہٕ اَسہِ چھُ دِوان مارکٮ۪ٹ ریٹ چھِ شےٚ شیٹھ رۄپیہِ تۄہہِ دِمو پنٛژاہ رۄپیہِ ٹھیٖک حظ چھُ وُہمِس پٮ۪ٹھ تھاوو أسۍ تُہنٛدی خٲطرٕ بُکِنٛک ٹھیٖک چھُ اَدٕ حظ بِہِو رۄبس حوال